سٲنِس بازرس منٛز چھُ یِوان کاندٕرۍ دُکان چھُ یِوان ترامہٕ دُکان چھُ یِوان یا بَدل کانٛہہ دُکان چھُ یِوان یَتھ پٮ۪ٹھ زن سٲنۍ روز مَرہ زنٛدگی ہِنٛدۍ چیٖز چھِ میلان امہِ باد چھُو تۄہہ وَنان پرایسِز آف گروسری پرایسِز آف اگر أسۍ وُچھو پٔتمو دۄیو ترٛیو ؤرۍ یو ہٮ۪تھ چھِ وارِیاہ زیادٕ فرق یِوان قۭمتس چیٖزن ہِنٛدٮ۪ن قۭمتن منٛز تِکیٛازِ اگرے أسۍ نونہٕ لِفافٕچ کَتھ کَرو آز بوںٹھ زٕ ؤری اوس سُہ دَہ رۄپیہِ آز چھُ سُے نونہٕ لِفاف یِوان تٕرٛہ رۄپیہِ یِتھَے پٔنۍ ہٮ۪کو یِتھ پٔنۍ ہٮ۪کو أسۍ ؤنِتھ یِتھ پٔنۍ تہِ ہٮ۪کو أسۍ یہِ ؤنِتھ زِ پٔتمو دۄیو ترٛیو ؤرۍ یو ہٮ۪تھ چھِ وارِیاہ زیادٕ فرق قۭمتس منٛز یِوان امہِ باد چھُو تُہۍ وَنان آن لایَن شاپِنٛگ رِلیٹڈ آن لایَن شاپِنٛگ چھِ وارِیاہ زیادٕ اَصٕل گَژھان تِکیٛازِ تَمہِ سۭتۍ چھِ اَسہِ ٹایم تہِ بَچان بیٚیہِ چھِ اَسہِ وارِیاہ زیادٕ چۄیِس مِلان ڈِسکَوُنٹ چھِ مِلان یا بیٚیہِ کانٛہہ آفر چھُ مِلان اَسہِ چھِ قۭمتس منٛز چھوٗٹ تہِ میلان تَمہِ سۭتۍ چھِ اَسہِ وارِیاہ زیادٕ آسان گَژھ کانٛہہ چیٖز اَنُن اگر أسۍ تَمہِ نِش وُچھو یِتھ پٔنۍ أسۍ ییٚتہِ چھِ اَنان تَتھ منٛز چھِ اَسہِ وارِیاہ درٛۄگ پیٚوان آن لاینہِ آن لایَن شاپِنٛگ کَرنٕکۍ اَصٕل فٲیِدٕ چھِ یہِ کہِ اَتھ منٛز چھُ اَسہِ ٹایم بَچان سَستہٕ چھُ میلان تہٕ بیٚیہِ چھِ ہٮ۪کان أسۍ آرام سان واپس کٔرِتھ تہٕ پونٛسہٕ پنٕنۍ واپس رٔٹتھ بیڈ چھُ اَتھ یہِ کہِ اَتھ چھِ پیٚوان پرٛارُن اَتھ چھُ لَگان ٹایِم وقت چھُ گَژھُن زایہِ وقت چھُ پیٚوان کَرُن اَتھ چھُ پیٚوان پرٛارُن تہٕ بیٚیہِ چھِ ہٮ۪کان تَتھ فراڈ تہِ ٲسِتھ سُہ ہٮ۪کہِ نہٕ کُنہِ ساتہٕ پوٚز تہِ ٲسِتھ کیٚنٛہہ